ہیٚلو السَلام علیکُم تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ آ شُکُر خُۄدایس کُنَ بہٕ حظ چھُس ینٛگ گِلیڈیٹر مےٚ چھُ گانٛدربل حظ یہِ کرکٹ ٹیٖم بہٕ چھُس ینٛگ گِلیڈیٹرس کیٚپٹین حظ تُہۍ ؤنتو مےٚ یہِ اسہِ حظ اوس یہِ ضروٗرت ٲں ٹٔرٕف اوس اسہِ ٹٔرٕف اوس اسہِ ضروٗرت پِچَس حظ اسہِ چھُ آتھٕوارِ دۄہ میچ ایٚوَیٚلیبٕل چھَا اہن حظ آ اچھا یہِ کَر آسہِ ایٚولیبٕل آتھٕوارِ دۄہ حظ أسۍ چھِ ینٛگ گِلیڈیٹر گانٛدربل ٲں ینٛگ گِلیڈیٹر گانٛدربل ٲں اسہِ چھِ گنٛدمِتۍ وارِیاہ میچ اسہِ چھِ وارِیاہ فاینَل تہِ زیٖنمٕتۍ

ٹھیٖک چھُ

اسہِ چھِ ایٚکچؤلی اسہِ چھِ پٕلیر چھِنَہ اسہِ یِم اسہِ باقٕے پٔلیر چھِ پلییِنٛگ اِلیون چھِ تِم چھِ میٚکِزمم پٔلیر حظ تِم چھِ آسان آتھٕوارِ دۄہ یَلہٕ باقٕین دۄہن چھِ تِم پنٛنیٚن کامیٚن سۭتۍ آسان یَتھ چھَنَا بیٚروز گٲری تہِ تمہِ موٗجوٗب چھِ أڑۍ آسان مُزوٗر دۄہ أڑۍ آسان اَدٕ بہٕ چھیٚسو ٹھیٖک ٹھیٖک اہن حظ اہن حظ آ

اسہِ حظ چھِ ایٚکچٕؤلی اسہِ چھِ ایٚکچؤلی اَتھ ٹٔرفہِ پٮ۪ٹھ حظ شوٗق گِنٛدنس مےٚ ٲسۍ یِم پٕلیر وَنان دَپان ٲسۍ یہِ کیاہ چھِ یَتھ ناو اسہِ گِنٛدنٲیتو اسہِ گِنٛدٲیتو اَتھ ٹٔرفہِ پٮ۪ٹھ گِنٛدناو تہٕ اسہِ اَکھ میچاہ

بہٕ کَرہو تۄہہِ بہٕ کَرہو تۄہہِ پَگاہ کاہہِ بجہِ بٲگۍ فوٗن ٹھیٖک چھُنَہ کَہہِ بجہِ بٲگۍ کَرَہو بہٕ تۄہہِ فوٗن یُس تۄہہِ ہوٚتیٚن بیٛاکھ گرٛاوُنٛڈ چھُو نَہ تَتھ منٛز تُہۍ گِنٛدنٲیِتھ یُس بادام سایڈٕ ہیٚرمہِ سایڈٕ چھِ سُہ چھِنَہ تُہنٛدس منٛز یِوان کِہیٖنۍ تۄہہِ کُس کُس تۄہہِ کُس تۄہہِ تۄہہِ کَتھ کَتہِ تۄہہِ کَتیٚن کَتیٚن چھُو ٹٔرٕف اَکھ چھُو یہِ تۄہہِ یُس کانِہامہِ ٹٔرٕف اَکھ چھِ بیٛاکھ کَتٮ۪ن چھو تۄہہِ نَوآباد

آ یِم چھِ ترٛیٚن یِم چھِ ترٛیٚنوَے جایہِ اَصلہِ کیازِ کہِ مےٚ چھِ اَکہِ ساتہٕ یِمن پٮ۪ٹھ گِنٛدمُت مگر یِم مےٚ باقٕے پٕلیر چھِنَہ تِمو چھُنہٕ اَڑیو پٕلیرو چھُنہٕ یِمن جاین گِنٛدمُت کِہینۍ ٹھیٖک چھُ اسہِ چھُ اسہِ چھُ ٹیٖم تہِ اصٕل میچس لَگیٚو تۄہہِ مَزٕ تہِ وُچھنس سۄ پرٛابلِم یِیو نہٕ تۄہہِ کیازِ کہِ تۄہہِ تہِ آسنو تۄہہِ تہِ آسنو لُکھ اوٗر یِوان وارِیاہ تَماش وُچھنہِ اَتھ کوٗتاہ چھُ ٹٔرفہِ کوٗتاہ چھُو تۄہہِ فیٖس

توتہِ توتہِ ؤنِو حظ مےٚ چھُنَہ پٕلیرن تھَاوُن ؤنِتھ دۄیہِ ساسہِ پٮ۪ٹھٕ اَتھ چھَ حظ یہِ چھَ حظ میٹس پٮ۪ٹھ گِنٛدان کِنہٕ یہِ چھِ میٹہٕ روستٕے گِنٛدان اَتیٚن میٹہٕ روستٕے آ گوٚو یہِ چھُ وارِیاہ اصٕل تیٚلہِ کیٚنٛہہ نَہ حظ چھُنہٕ پَرواے تُہۍ ؤنزیٚو تُہۍ ؤنزیٚو مےٚ یہِ اَتھ کوٗتاہ فیٖس آسہِ بہٕ کَرہو نَہ تۄہہِ پَگاہ کاہہِ بجہِ بٲگۍ فوٗن تُہۍ تُہۍ کٔرزیٚو کٲم تہٕ ٲں مےٚ مےٚ ؤنزیو تُہۍ تمے حِساب جَواب ٹھیٖک چھَ حظ چَلو شُکرِیہ شُکرِیہ جناب